اگر أسۍ کَتھ کَرو پَتھ گامَن ہٕنٛز علاقَن ہِنٛز کیٛاہ تَتہِ چھَا مِلان بَرابَر ایٚجوٗکیشَن یِمَن وُمٮ۪نزَن منٛز زَنانَن منٛز کورٮ۪ن منٛز یِم پَران چھِ وٕنکٮ۪س میٛانہِ حِساب آ تِمَن چھُ مِلان کیٛازِکہِ تِمَن چھِ واریاہ یِتھ سِکیٖمہٕ گورمٮ۪نٛٹ کہِ تھرٛوٗ دِنہٕ آمژٕ ییٚمیُک نہٕ تِمَن پَیی چھےٚ یا بہٕ ہیٚکہٕ ؤنِتھ تِمَن چھےٚ آسان بیک وٲڑ سرٹِفِکیٹ ییٚمِکۍ پویِنٛٹٕس چھِ مِلان تِمَن چھُنہٕ تَتھ مُتعلِق پاے آسان کینٛہہ لِہذا اگر کَتھ کَرو کمِچ کٔمی چھےٚ سۄ چھےٚ اٮ۪ویرنٮ۪سٕچ اگر اٮ۪ویرنٮ۪س آسہِ تِم تہِ ہٮ۪کَن برونٛہہ کُن پٔکِتھ پَنُن ایٚجوٗکیشَن حٲصِل کٔرِتھ بیٚیہِ یِم تِہٕنٛز ایپارچُنِٹی چھِ تِم ہٮ۪کَن تِم حٲصِل کٔرِتھ